گۄڈٕنیُکُے ٹیلٮ۪نٹ چھِ مےٚ شٲعری لِکھنَس منٛز بہٕ اوسُس لَکچار پٮ۪ٹھَنٕے شاعری لیٚکھَنَس ماہِر تہٕ بیٚیہِ اوس یہِ لَکچار پٮ۪ٹھَے شوق اَمیُک وجہ تہِ چھُ مگر سُہ چھِ تھوڑا پٔرسٕنَل تہٕ سُہ ہٮ۪کو نہٕ ؤنِتھ کِہیٖنۍ تہٕ بیٚیہِ سِکِل تہِ چھِ واریاہَن بہٕ چھُس کِرٛکَٹ تہِ واریاہَن اَصٕل گِنٛدان

اَثر چھِ مےٚ ہٮ۪لتھِ پٮ۪ٹھ تہِ تہٕ بیٚیہِ چھِ مےٚ واریاہ ہابی اَصٕل اَصٕل جِم تہِ چھُس بہٕ گژھان ڈایِٹ پٕلان تہِ چھِ مےٚ اَصٕل تٔمی وَجہ سۭتۍ چھُس بہٕ کِرٛکَٹ تہِ سِکِلَس منٛز اَصٕل ہٮ۪کان گِنٛدِتھ تہٕ یُس میٛٲنۍ بیٹِنٛگ چھِ سُہ چھِ واریاہَن فیمَس مشہوٗر تہِ چھِ ییٚتہِ تہٕ بالِنٛگ چھُس نہٕ بہٕ خاص کران کِہیٖنۍ مگر فِلڈِنٛگ منٛز چھُس بہٕ تھوڑا بہت ویٖک